ہاں ہیٚلو اسلام علیکُم ارشد حظ چھُس بہٕ آ بونہ گام پیٚٹھ چھُس مےٚ حظ بوٗز تُہۍ چھِو بٔڑۍ یم حظ فارمر حظ ہے نہ حظ مےٚ حظ بوٗز تُہۍ چھو واریاہ بٔڑۍ تہٕ مےٚ حظ چھُ دُکان تراوُن حظ آ مےٚ حظ چھِ یہِ ضوٚرتھ یہِ چیٖز حظ واریاہ آیٹَم سبزی دُکان حظ چھُ مےٚ تراوُن مگر مےٚ حظ گَژھِ میلُن فریٚش مال حظ بہٕ حظ چھُس وننا فریٚش مالے گَژھِ میلُن کیازکہ پتہٕ چھُ نہ حظ ڈوٚکان اچھا ٹھیٖک حظ اہن حظ

تی حظ بو تی حظ بوٗزُم تہٕ توے کوٚرُم فون مےٚ بوٗز اتھ کیاہ حظ ویٚرایٹی چھِ آسان اتھ کۭژ حظ ویٚرایٹی چھِ تراون مےٚ چھُ نہ حظ گۄڈنیٚتھ گۄڈنیٚتھ تراوُن تہٕ کِہیٖنۍ

اہن حظ اہن حظ

اچھا ٹھیٖک اچھا ہاکھ بَنہ حظ مےٚ اتہ ہاکھ مَٹَر ہاکھ مَٹر

اہن حظ اچھا ٹھیٖک حظ چھُ مےٚ حظ گَژھِ مگر ریٹ ملن حظ واریاہ اصل کلو کٔہہ حظ چھُ گَژھان گوٚگجہ کلو اگر بہٕ ونہ سُہ کٔہہ حظ چھُ کلو گَژھان

اہن حظ

ٲلو کٔہہ گَژھِ کلو اچھا تیٚلہِ حظ تیٚلہِ حظ آسہِ پھُل گوٗبی مَنٛز تہِ بند گوٗبی مَنٛز تہِ گریڈ سارنے اچھا سارنے مَنٛز حظ ٹھیٖک حظ چھُ تیٚلہِ کَر حظ بہٕ یہِ سیٚٹ اپ شُروع تہٕ بہٕ تُل تۄہہِ نش تیٚلہِ فریٚش مال

ٹھیٖک حظ چھُ تیٚلہِ حظ کرو بہٕ تمہ وز تۄہہِ کال ہہَ اد حظ اد حظ اسلام علیکُم